وعلیکُم السلام تُہۍ چھُوا ٹھیٖک اہن حظ ٹھیٖک اۭں أسۍ چھِ کَران گاڈنِنٛگ تۄہہ چھُو حظ گاڈنِنٛگ کَرٕنۍ اۭں اَدٕ کیٚنٛہہ چھُنہٕ بہٕ چھَس کَران یہِ گاڈنِنٛگ اۭں ٹھیٖک چھُ بہٕ ہٮ۪کہٕ اَصٕل پٲٹھۍ یِتھ آرام سان تُہۍ مہٕ ہیٚیِو کِہیٖنۍ تہِ ٹٮ۪نشَن بہٕ یِمہٕ ریٹ چھَس بہٕ ہٮ۪وان شےٚ ساس رۄپیہِ ٹھیٖک چھِ اۭں روز چھِ لَگاوان ڈیزی چھِ لَگاوان ٹیوٗلِپ چھِ لَگاوان واریاہ قٕسٕم چھِ سُہ چھِ أسۍ لَگاوان مطلب سُہ چھِ واریاہ اَصٕل گژھان سٕنو بال چھِ سُہ چھِ یِوان لَاگنہٕ سُہ چھِ واریاہ اَصٕل لُک دِوان سُہ تہِ چھِ واریاہ زیادٕ اَصٕل اۭں تہٕ سُہ چھِ باسان ٲں شیٖن شیٖنہٕ کُل باسان سُہ سُہ چھِ واریاہ زیادٕ اَصٕل سُہ چھِ لُک تہِ دِوان واریاہ اَصٕل اۭں ٹھیٖک اۭں اۭں سُہ تہِ چھِ أسۍ لَگاوان سُہ چھِ اۭں سُہ تہِ چھِ واریاہ بہتریٖن گَژھان ییٚلہِ سُہ لاگان چھِ سُہ چھِ واریاہ زیادٕ لُک دِوان سُہ تہِ چھِ اَصٕل سَجان سُہ تہِ چھِ أسۍ لاگان اۭں سَروٕ کُل تَتھ چھِ أسۍ بَناوان ہَر کیٚنٛہہ ڈِزایِن چھِ أسۍ تَتھ بَناوان مطلب یہِ تہِ تۄہہِ بَناوُن اللہ آسیو تۄہہِ لیکھُن یا جانوَر چھِ أڑۍ بَناوان یا کیٚنٛہہ چھِ سُہ چھِ أسۍ سورُے کَران پانَے سُہ تہِ کَرو أسۍ اۭں سُہ تہِ چھِ أسۍ ژَٹان پانَے گاڈنِنٛگ چھِ أسۍ مطلب سورُے کَران أسۍ پانَے أسۍ چھِ تَمیُک کَران سورُے پانَے تُہۍ مہٕ ہیٚیو ییٚمہِ ساتَن تُہۍ ؤنِو تہٕ تَمہِ ساتَن یِمہٕ بہٕ اور تُہۍ ؤنِو کَر بیٚیہِ چھِ أسۍ اۭں أسۍ چھِ کُلٮ۪ن کَٹٲے تہِ کَران شیپ دِوان اَصٕل چھِ آسان تِم اۭں اچھا ٹھیٖک ٹھیٖک ٹھیٖک أسۍ چھِ سُہ تہِ چھِ أسۍ پانَے کَران ییٚمہِ ساتَن تۄہہِ کَرُن آسہِ تُہۍ ؤنۍزیو مےٚ تہٕ زٔمیٖن اۭں زٔمیٖن چھِ أسۍ کھَنان سُہ تہِ چھِ أسۍ کَران اَدٕ سُہ کوٗتاہ زٔمیٖن چھُو تۄہہِ تَتہِ وٕنۍکٮ۪نَس مطلب ییٚتہِ نَسَن تۄہہِ پارَک چھو بناوٕںۍ تَتھ بَنہِ وارِ ٹھیٖک چھُ تَتھ بَنہِ واریاہ بہتریٖن پارَک بَنہِ تَتِنَسَن سۄ بَنہِ واریاہ اَصٕل نہ أسۍ أسۍ اَنو تیٚلہِ پانَے ییٚلہِ سُہ چھُنا وٕنکٮ۪نَس تَتٮ۪ن نٔوٕے بناوان تہٕ أسۍ اَنو یورَے ٹھیٖک چھُ أسۍ اَنو واریاہ اَصٕل قٕسٕم تۄہہِ آسیو نا وٕچھمٕژ ہمسایَن تہِ آسیو تۄہہِ وٕچھمٕژ أسۍ کِژھ گاڈنِنٛگ چھِ کَران اۭں اۭں سُے سُے اَنو أسۍ

اۭں تَتھ چھِ اۭں تَتھ چھِ تِمَے شوٗبان زیادٕ لۄکٕٹۍ میری گولڈٕ تہِ چھِ أسۍ لَگاوان أسۍ چھِ سٲری مطلب ہَر کیٚنٛہہ پوشہِ کُلۍ لَگاوان یِمَن نہ أسۍ اَنو پانَے یہِ تُہۍ مہٕ ہیٚیِو اَمِیُک کِہیٖنۍ تہِ ٹٮ۪نشَن أسۍ اَنو پانَے سٲرٕے مطلب یہِ اَتھ لَگہٕ لَگہِ اہن حظ اۭں ٹھیٖک چھِ أسۍ یِمو تیٚلہِ پَگاہ تہٕ پَگاہ مکلہِ أسۍ یِمو ژور نَفَر چلو